وعلیکُم اسلام کُم حظ چھِو آ آ یہِ چھُ الصبا ہوٹل تۄہہِ کیٛاہ چھُو کَرُن تۄہہِ چھُو ہوٹل ضروٗرت

کٔژ کمرٕ چھُو ضروٗرت ژور کمرٕ چھِو تۄہہِ ضروٗرت اَچھا کیٚنٛہہ چھُنہٕ پرواے تہٕ مگر یہِ گژھوٕ نا درٛۅگے پہم ژور پٔر روٗم چھِ أسۍ ہٮ۪وان زٕ ساس رۄپیہِ گٔے ٲٹھ ساس رۄپیہِ ہر کانٛہہ چیٖز ہر کانٛہہ چیٖز روٗم فیسلٹی تہِ واریاہ اگر تۄہہِ مطلب بتہٕ وتہٕ ہر کانٛہہ چیٖز روٗم فیسلٹی سُہ تہِ تتھ چھُو مگر الگ چارٕج مگر یہ چھُو تۄہہِ یہِ روٗم ووٗم میلنو تۄہہِ تتھ گوٚو ٲٹھ ساس پٔر نایٹ چھُو زٕ ساس رۄپیہِ مگر یُس تُہۍ ونان چھُو یہِ کیب ویٖب چھِ اَسہِ ضروٗرت کیب فیسلٹی چھو نہٕ اَسہِ کِہینٛۍ تہِ نہٕ تمہِ خٲطرٕ چھُو تۄہہِ الگ کرُن سُہ دِمو تۄہہِ بہٕ کٔرِتھ مگر سُہ چھُو نہٕ ییٚتہِ ایٚویلیبُل مےٚ نِش دٔستِاب کہیٖنٛۍ تہِ نہٕ تَمہِ خٲطرٕ چھُ الگ تۄہہِ دِیُن بیٛاکھ ہوٹل تِمن چھِ کیب ایٚویلیبُل چلو ستے ساس نہٕ ضروٗر ستے ساس ہٮ۪مو بہٕ تۄہہِ بیٚیہِ چھا کیٚنٛہہ نہَ شےٚ ساس گژھَن نہٕ تۄہہِ چھُو نا ژور روٗم ضروٗرت تُہۍ وُِچھُو پانے اَز اَز چھُ ییٚتہِ چھُ ہٮ۪وان روٗمس چھِ ہٮ۪وان نتہٕ ترٚےٚ ساس رۄپیہِ ییٚتہِ ساڑ ترٛےٚ ساس رۄپیہِ نایٹس تہٕ ژور روٗم تُہۍ وُچھِو تَمہِ حِساب مگر مےٚ ؤنۍمو نہٕ تۄہہِ سۄ ریٹ کیٚنٛہہ مےٚ ووٚنمو تۄہہِ بِلکُل نارمل ریٹ تہٕ سۅ چھِ الگ سُہ چھُنہٕ یتھ سٍتۍ کِہیٖنٛۍ تہِ نہٕ کیب کیب چھُو نہٕ تۄہہِ ییٚتہِ کِہیٖنٛۍ تہِ نہٕ کیب دِمو نا تۄہہِ کٔرِتھ بیٚکِس یہِ کیٛاہ ییٚتی کرٕ بہٕ تتھ چھُو الگ چارٕج کیبس چھُو الگ چارٕج کیبٕے میلہِ کیٛازِ یوٚت تۄہہِ گژھُن آسہِ توٚت گژھُن آسٮ۪و چکرس تۄہہِ مگر یہےَ کیب دِمو ییٚتی کٔرِتھ تتھ لگٮ۪وٕ الگ چارٕج سُہ کرٕ بہٕ یہِ کہِ وُنی کال نیٚبرٕ کَنہِ مےٚ چھُ فرینٛڈس تہِ کیب ییٚتہِ بٮ۪کِس ہوٹلس منٛز بہٕ دِمو تۄہہِ کیب کٔرِتھ مگر تتھ لگٮ۪و چارٕج سُہ ونہِ پانے ہوتھ ہٮ۪مو تۅہہِ ہوتھ کوٚرمو مےٚ تۄہہِ وۄنۍ فاینل ستھ ساس ٲٹھ ساس ٲسو بہٕ ونان تتھ گوٚو فاینل ستھ ساس مگر مسلہٕ چھُ کیب دِمو بہٕ تۄہہِ نٮ۪برٕ کٔنی کٔرِتھ تہٕ مگر تتھ چھَو الگ چارٕج یہِ تھٲوِزیٚو یاد ستھ ساس ووٚنمو مےٚ تۄہہِ ستھ ساس ستھ ساس گوٚو فاینل فاینل تہٕ کیب چھُو الگ کِہیٖنٛۍ چھَ نہٕ پرواے تۅہہِ چھِو کیٛاہ چھُ ونان بیٚیہِ تہِ ما ییو تُہۍ کسٹٕمر ہٮ۪تھ یوٚر اَسہِ چھُ تُہٕنٛدی سۭتۍ فٲیدٕ تہٕ تُہۍ کٔرِو کٲم نیٖرِو تہٕ صُبحس ستھ ساس ونان تہٕ تُہٕنٛدِ موٗجوٗب گٔے ساڑ شےٚ ساس گوٚو فاینل چھُو ضرورت تہٕ ٹھیٖک چھُو نہٕ ضروٗرت تہٕ کیٚنٛہہ چھُنہٕ ساڑ شےٚ ساس کوٚرمو مےٚ تۄہہِ فاینل

کِہینٛۍ چھُنہٕ پرواے اَگر ؤلِو دِیو تُہۍ نظر بِہِو رۅبس حوال سلام وعلکیُم